ہیلو ہیلو ہاں ؤنِو اہن حظ آ ؤنِو ؤنِو اچھا اچھا آ کوٗتاہ چھُ تۄہہِ چھِ تِم لۄکچہِ تالہٕ ضروٗرت اچھا بَنے بَنہِ بَنہِ بَنہِ تالہٕ ہَسا تالہٕ چھو تۄہہِ ضروٗرت کۄنہِ چھُنہ کۄنہِ کویِنٹَل گژھوٕ تۄہہِ کَمَس کَم گژھوٕ ساڑ سَتھ ہَتھ کویِنٹَل

اَدٕ کینٛہہ چھُنہٕ پَرواے سُہ تہِ دِمو مگر تُہۍ ؤنۍ تو تُہۍ کَتہِ پٮ۪ٹھ چھُ اَسہِ چھُ اوٗرۍ کھالُن زیُٚن نہ شےٚ سونہِ تُہۍ چھُ ہٮ۪وان پھیران ساس رۄپیہِ ہَمامَس خٲطرٕ کٔژ کویِنٹَل چھُ تۄہہِ ضروٗرت شےٚ کویِنٹَل ہَہ پوشنَوٕ تِم شےٚ کویِنٹَل اَتھ کٔژ کویِنٹَل چھُ تۄہہِ ضروٗرت گٔیے لگ بگ چھِ یِم دہ کویِنٹَل یِوان نہ دہ کویِنٹَل چھ اَسہِ اَنٕنۍ تیٚلہِ چَلو کینٛہہ چھُنہٕ پَرواے گوٚو أسۍ کھالو تیٚلہِ وۄنۍ شامَن ووٚن نہ مےٚ اَتھ چھِ گژھان ساڑ سَتھ ہَتھ چھُ گژھان کویِنٹَل دۄنوٕنی ہیُوُے ٹھیٖک چھُ ٹھیٖک چھُ چَلو ٹھیٖک چھُ